أسۍ چھِ زیاد تَر چھِ أسۍ گیس لا گان آز بییٚہِ چھِ ہیٹَر لاگان أسۍ چھِ کَران پٔتۍلہٕ چھِ یوٗز کَران فراے بان چھِ یوٗز کَران لیٚجہِ چھِ کَران یوٗز بَنٹَن چھِ یوٗز کَران بَنٹَنَس مَنٛز چھِ پاوَر مَطلَب بَتہٕ رَنان آز چھِ زیاد تَر بَتہٕ رَنان أسۍ رایِس کُکرَس مَنٛزے وۄنۍ ییٚمہِ دۄہ نہٕ پاوَر آسہِ تمہِ دۄہ چھِ بَنٹَنَس مَنٛز بَتہٕ رَنان زیاد چھِ بَتہٕ سیُن ویُن أسۍ تراموٗ لیٚجَن مَنٛز رَنان یَتھ سِنِس پاکھ آسہِ دیُن تَتھ خٲطرٕ چھِ أسۍ پریٚشَر کَران اِستعمال پریٚشرَس مَنٛز چھِس پاکھ دِوان چَمچہِ چھِ چَمچہِ سۭتۍ چھِ سِنِس کھَلَن دِوان چھٲنۍ چھِ آسان تمہِ سۭتۍ اَگَر کینٛہہ پھیارُن آسہِ سُہ چھِ پھیاران بٔڑۍ چَمچہِ چھِ لۄکٕٹۍ چَمچہٕ لوکٹیٚو چَمچَو سۭتۍ چھِ کھیٚوان بَڈیٚو چَمچَو سۭتۍ چھِ کھَلَن دِوان پٔتلَس مَنٛز چھِ زیاد تَر أسۍ چاے بَناوان سُہ چھُ کھوٚل آسان تَتھ مَنٛز چھِ دۄدَس یِوان اَصل پٲٹھۍ گرَکھ بے چھُ روزان تہِ چاے تہِ چھِ اَصل پٲٹھۍ پریٚشرَس چھُ آسان ڈَکھنہٕ پیٚٹھِ بَنٛد تَتھ چھُ ہَوا بَنٛد گَژھان تمہِ سۭتۍ یُس اَسہِ سیُن چھُ آسان سُہ چھُ اَسہِ سیٚنان تَتھ مَنٛز سُہ چھُ چِکھ دِوان پریٚشَر بیٚیہِ چھِ أسۍ اِستعمال کَران تراموٗ لیٚجہِ رَنان چھِ تِمَن مَنٛز سیُن تِمَن مَنٛز چھِ اَصل پٲٹھۍ سیُن رَنان پاکھ واکھ چھُکھ اَصل پٲٹھۍ لَگان رایِس کُکَر چھِ تَتھ مَنٛز چھِ بَتہٕ رَنان أسۍ چھِ چاے بَناوان پٔتلَس مَنٛز پَتہِ چھِ تھاوان کیٚٹلہِ مَنٛز تمہِ سۭتۍ چھِ سۄ تٔژ روزان تَتھ مَنٛزتَتھ چھُ بَنٛد روزان سُہ پَتہٕ یمہِ وِز خۄش گَژھِ تمہِ وِز چھِ چٮ۪وان سۄ